یِم فارمٲرٕس یِم پولٹِرٛی کیٖپٲرٕس یِم کِتھ پٲٹھۍ چھِ یِم کِیَر کَران یِم چھِ گاڑِ منٛز گۄڈٕ ترٛاوان تَتھ گاسہٕ پٮ۪ٹھٕ تھَوان کینٛہہ کاٹَن کینٛہہ بِچھٲے ہِش تٔتھۍ پٮ۪ٹھ چھِ تھَوان تِم تہٕ تِمَن گوٚژھ نہٕ زیادٕ تِمَن ٹھوٗلَن زیادٕ تِم گٔژھ نہٕ پھٕٹٕنۍ کینٛہہ سِٹرٛس گوٚژھ نہٕ لَگُن کینٛہہ تِمَن چھِ تھَوُن کینٛہہ سافٹہٕ تَلہٕ تہٕ گاڑِ منٛز تہٕ یِمَن ییٚلہِ گٲڑۍ چَلہِ یِمَن گوٚژھ نہٕ زیادٕ سِٹرٛس یُن کینٛہہ تہٕ یِتھَے پٲٹھۍ چھِ تِم پانہٕ ٹرٛانَسپوٹ کَران بیٚیس جایہِ تہٕ واتناوَن سیفلی